مےٚ چھَنہٕ فوٹوٗ گرٛافی ہُنٛد کٕہیٖنٛۍ ٹرٛینِنٛگ تہٕ لیکِن مےٚ چھِ فوٹوٗ گرٛافی واریاہ شوق لۅکچارٕ پیٚٹھٕ مےٚ واریاہ زیادٕ شوق فوٹوٗ گرٛافی ہُنٛد مطلب اَسہِ اوس نہٕ کیمرا کِہیٖنٛۍ تہٕ پَتہٕ اوس مےٚ مطلب فون وون آسان پَتہٕ ٲسٕس بہٕ تِمنٕے پیٚٹھٕ تُلان پَتہٕ اوٛن تٔمۍ تَتھ اوس نہٕ تِیُٛتھ کیمرا کِہیٖنٛۍ پَتہٕ ییٚلہِ میٛٲنۍ بیَن اوٛن آے فون پَتہٕ ٲسٕس بہٕ پَتہٕ تٔمِس وَنان مےٚ دِ یہِ پَنُن آے فون اَتھ چھِ آسان واریاہ اصٕل کیٚمرا رِیَل کیٚمرا بہٕ تُلہٕ اَتھ مَنٛز فوٹوٗ یا تُلہِ بہٕ بیٚیہِ کٲنٛسہِ فوٹوٗ یا کٲنٛسہِ اوس آسان کانٛہہ فَنگشَن پَتہٕ ٲسۍ تِم اَسہِ وَنان اَسہِ تُل فوٹوٗ پَتہٕ ٲسٕس بہٕ وَنان وَلہٕ بہٕ تُلہٕ کیٛازِ کہِ بہٕ ہیٚچھِ اگر بہٕ تُلہٕ بہٕ ہیٚچھِ ویٖڈیو فو مطلب تُلُن فوٹوٗ تُلُن مےٚ اوس یِمَن ہُنٛد واریاہ زیادٕ شوق نہ نہ بَس پَتہٕ ٲسٕس بہٕ تِمَن تُلان تِم ٲسۍ مےٚ وَنان یی یَتَس چھُنہٕ یِتھٕ پٲٹھۍ کیٚنٛہہ یَتَس چھُنہٕ کِہیٖنٛۍ مطلب مےٚ اوس نہٕ تِتھٕ پٲٹھۍ تَگان کِہیٖنٛۍ کیٛازِ کہِ مےٚ ٲسۍ نہٕ اَمِچ ٹرینِنٛگ کٔرمٕژ کِہیٖنٛۍ پَتہٕ ییٚلہِ میٛٲنۍ بٲے آے فون اوٛن پَتہٕ ووٚن مےٚ تٔمِس یِتھٕ پٲٹھۍ مےٚ دِ پَتہٕ اوس مےٚ سُہ دِوان پَتہٕ ٲسٕس بہٕ ژیٖر بٲگۍ تُلان یَتھ زوٗنہِ ٲسٕس بہٕ فوٹوٗ تُلان پَہاڑن ٲسٕس فوٹوٗ تُلان پَتہٕ ییٚلہِ بہٕ دۅہلہِ ٲسٕس کُنہِ جایہِ گَژھان عیٖد ٲس اَسہِ آسان پَتہٕ ٲسٕس بہٕ یِمَن کوریٚن وَنان ؤلِو بہٕ نِمو تُہی کُنہِ جایہِ یا أسۍ گَژھو کُنہِ جایہِ پَتہٕ ٲسٕس بہٕ بٲیِس ہیوان فون تہٕ تُلان ٲسٕس بہٕ تِمَن فوٹوٗ ویٖڈیو ٲسٕس تُلان تِم ٲسۍ واریاہ زیادٕ خۄش گَژھان تِم ٲسۍ وَنان ژےٚ چھُے واریاہ زیادٕ مطلب اصٕل تَگان اَز ژےٚ کَتہِ چھُے یُتھ ہیٚچھمُت اَسہِ تُل یِتھٕ پٲٹھۍ فوٹوٗ تِم ٲسۍ پَتہٕ مےٚ مےٚ زارپار کَران اَسہِ تُل ژٕ فو کیٚازِ کہِ مےٚ کیٛازِ مےٚ اوس نہٕ تَگان کِہیٖنٛۍ پَتہٕ ہَسا وُچھ مےٚ یوٗٹیٛوٗبَس پیٚٹھ یِم یم بٔڈۍ بٔڈۍ فوٗٹو گرٛافٲرٕس چھَ تِم ٲسۍ مطلب کِتھٕ پٲٹھۍ تُلان فوٹوٗ کِتھٕ پٲٹھۍ کٔم ویٖڈیو بَناوان کانٛہہ فوٹوٗ کِتھٕ پٲٹھۍ کمہِ طریٖقہٕ تُلان پَتہٕ ٲسٕس بہٕ تٔتھۍ پیٚٹھ ہیٚچھان ہیٚچھان واریاہ یِہِ وجہ سۭتۍ مےٚ وار وار وار وار وار وار ہیٚچھ مۄخصر میٛون یُس اِنَسپٕریشَن فوٹوٗ گرٛاف چھُ سُہ چھِ اِماگ کٕلِکٕز سُہ چھُ سُے مےٚ چھِ سۅ واریاہ زیادٕ اِماگ کٕلِکٕز واریاہ زیادٕ فیٚورِٹ واریاہ زیادٕ مطلب مےٚ چھُ سُے اِنَسپٕریشَن تہٕ بہٕ چھَس تٔمِس واریاہ زیادٕ لایک تہِ کَران بہٕ چھَس تٔمۍ سٕنٛدۍ وییڈیو وُچھان تٔمۍ سٕنٛدۍ فوٹوٗ وُچھان تٔمۍ کِتھۍ چھِ آسان فوٹوٗ کھٲلمٕتۍ تٔمۍ کِتھۍ چھِ آسان فوٹوٗ تُلمٕتۍ ویٖڈیو تُلمٕتۍ مےٚ چھےٚ واریاہ زیادٕ سۄ پَسِنٛد تَمہِ وجہٕ سٍتۍ میلیٛاو مےٚ تٔمِس نِش تہِ سۄ اِنَسپٕریشَن پَتہٕ ٲسٕس بہٕ وار وار وار وار ہیٚچھان تہٕ پَتہٕ ٲسٕس بہٕ باقٕیَن وَنان ؤلِو بہٕ تُلہو یا پانَس ٲسٕس بہٕ تُلان مےٚ اوس واریاہ زیادٕ خۄش کَران گۄڈٕ تہِ اوس مےٚ گَژھان اَکھ خراب فوٹوٗ مےٚ اوس سُہ عجیٖب باسان مےٚ ٲسۍ نہٕ تِم اصٕل پٲٹھۍ وۅتھان کِہیٖنٛۍ پَتہٕ ٲسۍ مےٚ باقٕے وَنان ژےٚ چھِی نہٕ تَگانٕے مگر ییٚمہِ پیٚٹھ ییٚمہِ پیٚٹھٕ مےٚ باقٕیَن یوٗ ٹیٛوبرَن مطلب یوٗٹیٛوبرَن ہِنٛدۍ یِم ویٖڈیٚوز وُچھِم تِمَن پیٚٹھ میلیٛومےٚ واریاہ زیادٕ اِنفارمیشن مےٚ میلے مطلب واریاہ زیادٕ مطلب خۅشی ٲسۍ مےٚ میلان ییٚلہِ بہٕ تِم وُچھان تِم کِتھۍ فوٹوٗ چھِ بناوان تِم کِتھۍ فوٹوٗ چھِ تُلان تہٕ تِمَن تہِ چھَس بہٕ مطلب پسَنٛد کَران تیٛوت نہٕ کِہیٖنٛۍ یوٗتاہ بہٕ اِماگ کٕلِکٕز چھَس کَران مےٚ چھےٚ سۄ واریاہ زیادٕ خۄش تہٕ سُے چھُ میٛون اِنَسپٕریشَن